اَسَلام علیکُم وعلیکُم سَلام تُہۍ چھُوا اَرجُمَن ٹیلٔرٕز مےٚ حظ ٲس تانۍ ہیٚچھِنۍ سٕژٕ کٲم اَتہِ تُہۍ چھُوا اَتہِ سٕژ کٲم ہیٚچھناوان مےٚ ٲس سٕژ کٲم ہیٚچھِنۍ تہٕ مےٚ دوٚپ بہٕ تہِ ہیٚچھِ ہَہ مےٚ گوٚو واریاہ کال شوق یہِ ہیچھ مان ژٕ یہِ ہیٚچھِ ہَہ بہٕ مَگر مےٚ اوس نہٕ مےٚ اوس نہٕ اَتہِ اوس نہٕ ہیٚچھناوان وولُے کانٛہہ وۄنۍ بوٗز مےٚ تُہُنٛد وَنۍ ووٚن وارِیَہَو اَرجُمَن ٹیلٔرٕز چھِ پھَلٲنۍ جاے تہٕ مےٚ دوٚپ بہٕ کَرٕ ہوو تۄہِہ فون مےٚ چھِ گرٛیجویشَن کٔرمٕژ اَوَہ کیازِ نہٕ مےٚ چھِ واریاہ شوق بہٕ ہٮ۪کہٕ بہٕ ہٮ۪کہٕ کٔرِتھ اَدٕ بَے اَنہٕ بہٕ اَنہٕ مےٚ چھِ شوق واریاہ اَمیُٚک اَدٕ بہٕ یِمہٕ مِشیٖن مِشیٖن چھ مےٚ پںٛنٕے اَنٕںۍ اَتھ کوٗتاہ کال لَگَان گۄڈٕ کیاہ ہیٚچھُن چھُ اَسہِ تیٚلہِ یِمَہ بہٕ آچھا آچھا آچھا تُلِو